اَکہِ دۄہ ٲسٕس بہٕ مارکیٛٹ بہٕ گٔیَس أکِس ایٚلیٛکٹرٛانِک دُکانَس پٮ۪ٹھ تَتہِ وُچھ مےٚ اَکھ اصٕل پَہنیٚتھ اصٕل پرٛیٚس ییٚلہِ مےٚ سُہ پرٛیٚس اوٚن تہٕ ٲں مےٚ تُل سُہ پرٛیٚس یُس یہِ دُکاندار چھُ تٔمۍ ووٚن مےٚ یہِ پرٛیٚس چھُ واریاہ اصٕل اَمہِ سۭتۍ چھُ پَلوَن واریاہ اصٕل پرٛیٚس گژھان ییٚلہِ بہٕ ییٚلہِ مےٚ گَھرٕ پرٛیٚس اوٚن تہٕ مےٚ کوٚر لگ بھگ ہفتس تانیٚتھ سُہ پریٚس یوٗز ییٚلہِ مےٚ سُہ استعمال کوٚر سُہ پرٛیٚس پَتہٕ گٔے کٲم تہٕ تِم گۄڈٕ اوس سُہ اصٕل پٲٹھۍ پَلوَن پرٛیٚس کَران پَتہٕ ییٚلہِ ٲں لَگ بھَگ پَنٛداہ شُراہ دۄہ گٔے تہٕ أمۍ لوٚگ ییٚلہِ مےٚ پَلوَن پرٛیٚس کوٚر أمۍ لٲگۍ پَلَو زالٕنۍ سُہ گوٚو پَلوَن چِپکٲیِتھ پَتہٕ کٔر مےٚ کٲم تہٕ پَتہٕ کٔر مےٚ تَتھ پرٛیٚسَس کٲم مےٚ تُل تَتھ برٛیٚشہٕ سۭتۍ سُہ یہِ یَتتھ سُہ زالان اوس مگر سُہ روٗد پَتہٕ بیٚیہِ تیٛتھُے تَتھ گٔے نہٕ کِہیٖنۍ تہِ فَرَق